اَسلام علیکُم بہٕ چھس بڈگامہِ روزان آ آز وَنہٕ بہٕ أسۍ کِتھ کٔنۍ چھِ اۭں پَننہِ گرِ آب ہٮ۪کان صاف تھٲوِتھ اۭں ویسے چھِ رٮ۪تہٕ کٲلِس منٛز أسۍ اۭں ناگہٕ پٮ۪ٹھ اَنان آب اۭں آبہٕ فیسَلٹی چھُ و مطلب اَسہِ سٲنِس گامَس منٛز واریاہ یہِ کوٗتاہ چھُ اۭں واریاہ مطلب چھُ مَگر سُہ آب چھِنہٕ أسۍ چٮ۪وان کیٚنہہ یا اِستعمال چھِنہٕ کران کینہہ ہُتھ کٔنۍ چھِ أسۍ اَمہِ سۭتۍ پَلو وَلو چھَلان یا بانہٕ چھِ چھَلان اَلبتہ یہِ چٮ۪نہٕ خٲطرٕ چھِ نہٕ سُہ أسۍ اسٮتعمال کران کیٚنہہ أسۍ چھِ اَنان ناگہٕ پٮ۪ٹھ آب پَتہٕ چھِ أسۍ سُے ہُتھ کَن چَوان یا بَتَس یا سِنِس لاگان اۭں بیٚیہِ چھِ اَسہِ کوٗلر گرِ اۭں ییٚمہِ سۭتۍ آب چھِ ہٮ۪کان صاف روٗزِتھ تہٕ ییٚمہِ ساتہٕ مطلب آب چھُ گژھان فِلٹر تہٕ پَتہٕ چھِ أسۍ سُے چٮ۪وان اۭں وَندَس منٛز چھِنہٕ ہٮ۪کان أسۍ سُہ آب چٮ۪تھ کیٚنہہ تِکیازِ سُہ چھُ آسان تُرُن تہٕ تَمہِ موٗجوٗب چھُ اَسہِ پٮ۪وان کٲم کَرٕنۍ أسۍ چھِ اۭں اۭں تَمے ناگ پٮ۪ٹھ اَنان آب پَتہٕ چھِ یہِ تٔتھۍ گرِ وٕچھناوان کھالان چھِس گرٮ۪کھ تہٕ چٮ۪ون چھُ سُے تُرُن چھُنہٕ ہٮ۪کان چٮ۪تھ کِہیٖنۍ تِکیازِ اۭں اَمہِ سۭتۍ چھُ اکھ چھُ زُکام تہِ کران چھٲتۍ تہِ چھِ گژھان خراب اۭں ییٚمہِ سۭتۍ اِنسان بیمار چھُ پٮ۪وان پَتہٕ تَوے چھِ أسۍ پَتہٕ سُہ آب گرٮ۪کناوان یا کیٚنہہ تہِ چھِ أسۍ مطلب پوتُس چھ واریاہ واریاہ آسان یا اۭں ییٚمہِ سۭتۍ مطلب أسۍ آب چھِ ہٮ۪کان توت گیسَس پٮ۪ٹھ تہِ چھِ وٕشناوان یا اِنڈَکشَن چھُ آسان تَتھ پٮ۪ٹھ تہِ چھِ ہٮ۪کان أسۍ آبَس گرٮ۪کھ أنِتھ اۭں پَتہٕ بیٚیہِ چھ مطلب یہِ واریاہ واریاہ چھِ آسان بیٚیہِ یا فِلٹر طفیلتعرظ تہِ چھِ تَمہِ سۭتۍ تہِ چھِ ہٮ۪کان کٔرِتھ یہِ رٮ۪تہٕ کٲلِس منٛز ییٚمہِ سۭتۍ مطلب آب چھُ ہٮ۪کان صاف گٔژھِتھ